ہیٚلو سلام علیکُم وعلیکُم السلام الحمدُ اللہ کُم حظ چھُو سر اچھا ؤنِو حظ سَر اَسہِ آسہٕ گاڈٕ ضروٗرت اَسہِ چھِ کُنوُہمہِ ضروٗرت گاڈٕ اہَن حظ آ اَسہِ چھِ پارٹی

ترٛےٚ بجے بٲگۍ ہیٚکہِ نا حظ گَژھِتھ سَر یہِ کِہیٖنٛۍ زٕ بجے بٲگۍ وات ژٕ نہَ نہَ اَسہِ چھِ اَصلی اَصلی وُہمہِ اَصلی دِنۍ تہٕ مگر کُنوُہمہِ گٔژِھ آسٕنۍ ایٚویلیبُل اَسہِ یہِ اَسہِ چھِ اَکھ ہَتھ تہٕ شیٖتھ کِلوٗ ضروٗرت اہَن حظ آ دوٚپ مےَ نا حظ فَنٛکشَن چھِ برادرَس گرِ اَسہِ اَسہِ گَژھَن تِم ترٛوٹ آسنہِ اہَن حظ آ کیٚنٛہہ نا چھَنہٕ پرواے وۅنۍ ریٹھا کیٛاہ گَژھان چھِ اَز پتہٕ تھوڑا بہت کَنسیٚشَن کیٚنٛہہ تِہُنٛد ناو چھُ اَسہِ واریاہ بوٗزمُت تٔمی موٗجوٗب مےٚ حظ چھُ پتاہ تہٕ مگر کار تہِ ما چھُ وُنکیٚس تَمہِ آیہِ خاص

ژور شیٖتھ گَژِھ حظ فاینَلس منٛز ژور ہَتھ شیٖتھ

نہَ حظ اَز حظ چھِی پتاہ کارَس مَچھر یورٕ نہَ حظ چھَنہٕ کیٚنہہ حساباہ باسان کیٚنٛہہ اگر وۅنۍ ژور ہَتھ شیٖتھ گَژِھ ہَے اَصٕل وۅلہٕ حظ أسۍ تہِ چھِ تُہٕنٛدی کامہِ خٔریٖدار چھِ أسۍ تٔہٕنٛدی تہِ مگر تُہۍ وُچھتَو اَسہِ تہِ اَتھس منٛز کیٛاہ یِیہِ وۅں نہَ نہَ ژےٚ گٔے ژےٚ مےٚ نِش بیٚیہِ گٔے پیمَنٹس گٔے ژےٚ گارَنٹی اَسہِ نِش جِگر او کے سَر نہٕ ترٛیَن تام گَژھِ ترٛے تام گوٚو وٲرڑ تِم کٔژ چھِ سُہ آوٕ اہَن حظ آ کُنوُہمہِ ترٛیَن تام گوٚژھ آسُن ووٚتمُت اَسہِ نِش یہِ ژےٚ چھِ یُن بٹہٕ مالیُن سایڈٕ چھِ نہَ حظ بٹہٕ مالیُن آ بٹہٕ مالیُن ووتُک ژٕ مین چوکَس نِش تُہۍ حظ کَرِو تَمہِ ساتہٕ کَنٹیکٹہٕ تہٕ بہٕ وَنہٕ تۄہہِ تۄہہِ کَتھ گَلی چھُ یُن تۄہہِ

تُہۍ وٲتِو نا توٚتتھ تُہۍ کَرۍزیو موٚلوٗم عبدالحمیٖد کَتیٚتھ چھُ بسان او کے سَر سلام علیکُم